ہیٚلو اسلام علیکُم تُہۍ چھُو حظ یہِ شاہ اَسہِ حظ ٲس کال کٲلۍکٮ۪تھ پارکہِ اَسہِ حظ چھُ اَسہِ حظ چھُ دۄن ہَتَن لوٗکَن تام وازٕوان تیار کَرُن تُہۍ ہیٚکوٕ حظ یِتھ

چلو شُکریہ